اسلامُ علیکُم اہَن حظ ٹھیٖک تُہۍ چھُوا ڈاکٹر صٲب مدثر صٲب بہٕ حظ چھَس مُنفی جان اہَن حظ مےٚ حظ اوس بٲے ییٚمِس بُڈبَبس ڈایبٹیٖز تُہۍ یہِ ؤنۍ تَو مےٚ یہِ تٔمِس کیاہ کیاہ ہیٚکَو أسۍ تٔمِس دیٖتَو دوا

تٔمِس حظ چھ گریڈ ٹوٗ تٔمِس حظ چھ روزان شُگر لیوَل ڈاے ہَتھ پٮ۪ٹھ دۄن ہتَن تانۍ

اہَن حظ

اہَن حظ

کیٚنٛہہ ٹھیٖک

کہیٖنۍ نہ حظ اہَن حظ

کیٚنٛہہ اہَن حظ نہ حظ بَس